اَکھ حظ چھِ لالہٕ بیٚیہِ حظ چھِ حسن کاکٕنۍ بیٚیہِ حظ چھِ سُلہٕ میٖرٕنۍ بیٚیہِ حظ چھِ یَپٲرۍ اَصد کاکٕنۍ بیٚیہِ حظ چھِ یَپٲرۍ ممہٕ کاکٕنۍ